عیدالفطر چھُ سۄ فیسٹوَل یَتھ منٛز أسۍ واریاہ زیادٕ اؠنجاے چھِ کَران میٲنۍ فرٛؠنٛڈٕس أسۍ چھِ گژھان أکِس پارکہِ منٛز اَسہِ ٲس چھُ تَتہِ واریاہ زیادٕ اؠنجاے کَرنَس لگان مَزٕ بیٚیہِ چھِ أسۍ واریاہ زیادٕ چیٖز تہِ اَنَان کھؠوَان ییٚمہِ سۭتۍ أسۍ واریاہ زیادٕ میموریٖز چھُ گژھان کریٹ بیٚیہِ چھِ أسۍ واریاہ زیادٕ تَتہِ مَزٕ کران تِکیازِ یِم پَتہٕ بٔڑۍ گٔژھِتھ چھِ تِمَن منٛز لَگہِ اَسہِ پَتہٕ واریاہ زیادٕ مَزٕ ییٚلہِ أسۍ وٕچھو پَتہٕ تِم فیسٹِوَلز ٲسۍ أسۍ مَناوَان أسۍ چھِ گژھان صبُحن تہٕ کالچَن چھِ یِوان أسۍ چھِ نِوان بَتہٕ وَتہٕ توٗڑ تہِ کھؠوان چھِ تٔتھۍ پارکہِ منٛز یَتھ منٛز میٲنِس فرٛؠنٛڈٕس تہٕ بیٚیہِ کینٛہہ تٔمۍ بویز گٔرلٕز چھِ آسان تٕم فرٛؠنٛڈٕس آسان سۭتۍ چھِ پانہٕ ؤنہِ رِلیٹِڈٕے یا کینٛہہ چھِ آسان تٕمَن تہِ چھِ لگان واریاہ زیادٕ مَزٕ عیٖدالفطر پؠٹھ چھُ آسان رمزان پَتہٕ بیٚیہِ چھِ عید اَضحہہ واجِٮ۪ن عیٖد یَتھ پؠٹھ اَسہِ واریاہ زیادٕ مَزٕ لگہِ سارنٕے تہٕ بیٚیہِ چھِ گژھان تَتھ پؠٹھ فرٛؠنٛڈٕس پانہٕ ؤنۍ کران شیر کینٛہہ ماز اَسہِ چھُ لَگَان واریاہ زیادٕ مَزٕ تَمہِ سۭتۍ